مےٚ یُس پَسنٛدیٖدٕ موسم چھِ سُہ چھُ سونٛتھ کیٛازِکہِ سونٛتھَس منٛز چھُ مطلب وَنٛدٕ چھِ مۄکلان پَتہٕ چھِ یِوان سونٛتھ وَنٛدَس منٛز چھِ آسان لوٗکَن مطلب وَنٛدٕ چھِ سارنٕے کھران کیٛازِکہِ تۭر چھِ لَگان تَتھ منٛز چھِ واریاہ تۭر آسان تِژھ سیٖنری تہِ چھِنہٕ آسان کِہیٖنۍ پَتہٕ سونٛتھ چھِ یِوان تَتھ منٛز چھُ سبزار چھُ لَگان سیٖنری چھُ واریاہ زیادٕ اَصٕل آسان واریاہ واریاہ زیادٕ اَصٕل چھِ آسان کُلٮ۪ن چھِ فٕلَے تہِ لَگان کۄلَن چھُ آب تہِ چھِ وَسان کۄلَن ہوا تہِ چھُ واریاہ خوشگوار چھُ آسان أتھی موسموَس منٛز چھُ مطلب لوٗکھ تہِ کَران خۄش اٮ۪کسکرشَن گژھُن سیٖن کیٛازِکہِ سیٖنری چھِ واریاہ اَصٕل آسان پَتہٕ چھِ فوٹو تُلان تہٕ فوٹو تہِ چھِ پَتہٕ زبردَست وۄتھان مےٚ چھُ